یُس زَن کہِ تُہُنٛد سوال چھِ کہِ أسۍ کیٛاہ چھِ پنٛنہِ وارِ منٛز لاگان کُس سبزی چھِ أسۍ پنٛنہِ وارِ منٛز وۄپداوان أسۍ چھِ پنٛنہِ وارِ منٛز واریاہو قٕسمٕکۍ سبزی وۄپداوان مِثالے أسۍ ہاکھ چھِ أسۍ لاگان یا ہٮ۪مبہٕ چھِ أسۍ لاگان یا مُجہِ بیول چھِ أسۍ وَوان یا اَلہٕ کُلۍ یا لٲر کُلۍ یا وانٛگَن یا شِملہ یا ٹماٹَر یہِ چھِ واریاہ قٕسمٕکۍ سبزی پنٛنہِ وارِ منٛز لاگان یُس وٲر چھِ آسان سُہ چھِ أسۍ مکانَس نزدیٖکٕے آسان تَتھ چھِ أسۍ اَصٕل پٲٹھۍ واتان تَتھ وارِ یا گاسہٕ چھِس کَڑان یا تَتھ چھِ أسۍ ترٛاوان کھاد چھِ أسۍ ٹایمَس پٮ۪ٹھ تَتھ ترٛاوان یا آب چھِ دِوان کُلٮ۪ن ییٚمہِ سۭتۍ تِم بٔڑۍ چھِ گژھان تِمَن چھِ آسان موٗلَن آب ضوٚرَتھ سُہ تہِ چھِکھ واتناوان یا چھِ أسۍ أسۍ چھِ تِمَن تَتھ وارِ چھِ أسۍ گُہہ تہٕ ترٛاوان ییٚمہِ سۭتۍ سُہ ذرخیز چھِ بَنان سُہ زٔمیٖن اَمہِ سۭتۍ یَتھ مۄچَر چھِ گژھان زٔمیٖن پَتہٕ چھِ یِم کُلۍ چھِ تِم چھِ کھَسان اَصٕل تہٕ أسۍ چھِ وارِ منٛز واریاہ واریاہ قٕسمٕکۍ سبزی وۄپداوان تہٕ بیٚیہِ یُس وٲر چھِ أسۍ چھِ تَتھ اَصٕل پٲٹھۍ واتان أسۍ چھِ بیٚیہِ یہِ واریاہ قٕسمٕکۍ سبزی تَتہِ وۄپداوان أسۍ چھِ بیٚیہِ وارِ ہُنٛد چھِ أسۍ ساروی کھۄتہٕ زیادٕ خیال تھاوان أسۍ چھِ تَتہِ کَران کٲم أسۍ چھِ پایپہِ سۭتۍ کَران کُلٮ۪ن سَگ یا أسۍ چھِ ترٛاوان تَتھ اَصٕل کھاد یُس اَصٕل کھاد چھِ اَنان أسۍ دُکانَن پٮ۪ٹھ پَتہٕ چھِ أسۍ تَتھ سُہ ترٛاوان سُہ کھاد بیٚیہِ چھِ أسۍ تَتھ آب تہِ دِوان بیٚیہِ چھِ گُہہ تہِ ترٛاوان تَتھ ییٚمہِ سۭتۍ سُہ یَتھ مۄچَر چھِ گژھان تمہِ پَتہٕ چھُ یہِ ہَے یہِ أسہِ تِم یِم کُلۍ چھِ تِم چھِ کھَسان پَتہٕ ییٚلہِ أسۍ یِم کُلۍ چھِ یا پَتہٕ ییٚلہِ أسۍ ہاکھ چھِ کڑان وارِ منٛز تہٕ رَنان چھِ سُہ ہاکھ چھِ واریاہ میوٗٹھ آسان بیٚیہِ چھِ پنٛنٮ۪ن اَتھُک آسان تہٕ سُہ چھِ واریاہ میوٗٹھ ہاکھ آسان تہٕ زیادٕتَر چھِ لوٗکھ کَران پسنٛد سُے کھیوٚن یا بیٚیہِ کانٛہہ سبزی چھِ أسۍ پنٛنہِ وارِ منٛز کڑان مِثالے ٹماٹَر چھِ کَڑان یا ہٮ۪مبہٕ چھِ کَڑان یا رَزما چھِ کَڑان پَتہٕ ییٚلہِ تٕم أسۍ رَن رَنان چھِ تِم چھِ تِمَن چھِ واریاہ اَصٕل مَزٕ گژھان تہٕ بیٚیہِ چھِ تِمَن مَزٕ تہِ یِوان پَتہٕ کھٮ۪نَس